ہِندوستانَس مَنٛز چھُ ہیٚلتھ کیر سِسٹَم یِم زَن میٚٹڑوپالٹن سِٹیٖز چھِ فار ایٚگزامپل نِو دہلی نِمو کولکَتہ نِمو ممباے نِمو بیٚنگلور نِمو یِم زَن مین شَہَر چھِ آسان یِمَن مَنٛز چھِ آسان ہیٚلتھ کیر سِسٹم چھُ واریاہ اصل صَفٲیی ہُنٛد چھُ خاص خَیال یِوان تھاونہٕ ایٚپوٚیِنٛٹمنٹ ڈاکٹر ایٚپوٚیِنٛٹمنٹ چھِ آسان پراپَر ٹایمُک تیوٗتاہ چھُنہٕ ویٹ پیٚوان کَرُن کینٛہہ اَلبَتہ گامَن مَنٛز چھُ واریاہ پتھ ہیٚلتھ کیر سِسٹَم گۄڈنِچی کتھ اگر ڈاکٹر اَگَرے أسۍ گَژھان چھِ ڈاکٹرس کُنہ ساتہٕ چھِ ایٚمَرجنسی آسان تَتہ چھِ پیٚوان وارہَس کالَس ویٹ کَرُن یوٚتانۍ کیاہ چھِ وَنان کُنہ ساتہٕ چھِ پیشَنٹ ہیٚکان مَطلَب مَطلَب مٔرِتھ تہِ تتھ دوران یا فار ایٚگزامپل اگر گامہٕ پیٚٹھٕ آسہِ شَہرَس مَنٛز وَسُن ایٚمبلَنس چھنہٕ آسان کُنہِ ساتہٕ ایویلیبٕل کینٛہہ سَب ڈِشٹرک ہَسپَتالَن مَنٛز تمہِ ساتہٕ چھِ پیٚوان کٲم کَرٕنۍ تمہِ ساتہٕ چھِ پیٚوان پَننہِ لوکَل گاڑِ مَنٛز یا ٹریفِک جام چھ آسان تہٕ کیاہ چھ اتھ وَنان تیوٗتاہ اِنتِظام چھُ نہٕ آسان کینٛہہ سَب ڈِشٹرک ہَسپَتالَن مَنٛز تہٕ پیشَنٹس چھِ ہیٚکان مٔرِتھ تمہِ سۭتۍ بیٚیہِ چھِ یِم زَن گامَن مَنٛز یِم ہَسپَتال سَب ڈِشٹرک ہَسپَتال چھِ یِمَن مَنٛز چھِ صَفٲیی واریاہ کم آسان ڈاکٹر چھنہٕ کُنہِ ساتہٕ ایویلیبل آسان کینٛہہ یِم چیٖز پَزن نہٕ ہِندوستان گورمنٹَس پَزن ہیٚلتھ کیر سِسٹَمٕکۍ یِم چیٖز خاص خَیال تھاوُن تاکہِ گامہٕ لیٚولہِ پیٚٹھ تہٕ اگر مین مین کیاہ چھِ یتھ وَنان اگر ایٚمرجنسی کیسز چھِ آسان تِم پَزن کیاہ چھِ اتھ وَنان گَژھَن ہیٚنڈٕل گَژھٕنۍ بیٚیہِ گَژھَن آسنہٕ فار ایٚگزامپل ایٚم آر آے مِشیٖنہٕ سی ٹی سکین مِشیٖن ایٚنڈاسکوپی یِم زَن مین مین یِم زَن چھِ کیاہ چھِ یتھ ونان یِم تہِ گَژھن توتہِ پرٛٮ۪تھ کُنہ ڈِشٹرکَس مَنٛز گَژھن آسٕنۍ ڈِشٹرک ہَسپَتالَن مَنٛز گَژھَن آسٕنۍ یِم کَشمیٖرٕچ کتھ کَرو أسۍ ییٚتہِ چھُ ہیٚلتھ کیر سِسٹم واریاہ پتھ ییٚتہِ چھ اکھ زٕ ہَسپَتال فار ایٚگزامپل جی ایٚم سی سرینگر چھُ بیٚیہِ چھُ ایٚس ایٚم ایٚچ ایٚس یِم چھِ تھوڑا ٹھیٖک مگر یِم زَن مَثلن پُلوامہ ڈِسٹرک ہَسپَتال چھُ یا کیاہ چھِ اتھ وَنان اَنَنت ناگ ڈِسٹرک ہَسپَتال چھُ یِم چھِ نہٕ تیٖتیاہ مَطلَب اصل کینٛہہ صَفٲیی چھَنہٕ تیٖژاہ آسان یِمَن مَنٛز کینٛہہ تہٕ یِمَن چیٖزَن ہُنٛد پَزِ خاص خَیال تھاوُن تاکہِ یِمَن لوکَل یِم زَن گامَن مَنٛز چھِ آسان اِنسان یِمَن تہِ روزِ اصل خاص کہ صحتُک خَیال تہٕ جان وَقتہٕ وِزِ یِیہِ یِمَن ضروٗرَت تہٕ جان ہیٚکن بٔچِتھ